ییٚلہِ أسۍ کٔشیٖرِ سَنان چھِ اَتھ منٛز چھِ اَسہِ وارِیاہ کۄلہٕ تہِ دٔریاو لبنہٕ یِوان یِمن منٛز زن وارِیاہ صاف آب چھُ آسان تہٕ لُکھ چھِ آرام سان اَتھ منٛز سران یا پنٕنۍ باقی ضُروٗرِیات پورٕ ہٮ۪کان اٮ۪مہِ صاف آبہٕ سۭتۍ کٔرِتھ تہٕ ییٚمہِ ساتہٕ وَنہِ کتھ چھِ وۄتھان زِ یِم سیاہ یور یِوان چھِ باقیو مُلکو پٮ۪ٹھٕ سیرہ تفری کَرن وٲلۍ لُکھ چھِ یِوان تِمن ہَسا چھِ وارِیاہ خۄش لگان اتھ منٛز سران کَرُن اتھ منٛز سرانٛٹھ والِنۍ سرانٛٹھ وایِنۍ تِم ہسا چھِ امہِ چیٖزُک وارِیاہ اَصٕل پٲٹھۍ مَزٕ ہٮ۪کان تُلِتھ تہٕ امیُک ہسا چھِ یِم یور سیاہ چھِ یِوان یِمن اتھ منٛز اٮ۪ٹریکٹ کرنہٕ خٲطرٕ پانس کُن کھنچنہٕ خٲطرٕ ہسا چھِ یِم اکھ بوٚڑ اکھ قردار ادا کَران ییٚلہِ زن وَنو زِ تِمن کُن ہسا چھِ اتھ منٛز اکھ وارِیاہ بوٚڑ اکھ اتھٕ ییٚتُک صاف آب وٕچتھ ییٚتِک یِم آرٕ چھِ وَسان کۄلہٕ چھِ وَسان یا یِم دٔریاو چھِ وَسان یِمن منٛز چھُ وارِیاہ صاف آب آسان امہِ سۭتۍ یِمہٕ باقی مُلکِکۍ سیاہ چھِ آسان یا باقین رازدٲین ہِنٛدۍ سیاہ چھِ آسان تِم ہَسا چھِ امہِ سۭتۍ وارِیاہ زیادٕ متٲثر گَژھان یہِ سا چھِ تہنٛزِ وٲنجہِ تپھ لایان تِمن ہسا چھِ وارِیاہ خۄش لگان اَتھ سۭتۍ گِنٛدُن یا اتھ منٛز سران کَرُن یِتھ پٲٹھۍ ہسا چھِ ییٚتہِ وارِیاہ تِم جایہِ یِمن منٛز زن صاف آب چھُ نیران تہٕ لُکھ چھِ ایمُک مزٕ ہٮ۪کان تُلِتھ مگر یِم تِمہٕ جایہِ یِم زن زیادٕے پَہم مشہوٗر چھِ گٔمٕژ یِمن سیاہن خٲطرٕ تتھ منٛز ہسا چھِ یِوان گۄڈنٮ۪تھٕے جیٖلہِ ڈل یا ونہوس مانس بَلُک جیٖل یُس چھُ یا وَلُر جیٖل چھُ یا یُس جہلم چھُ وَسان اتھ ہَسا چھِ آمٕتۍ کیٚنٛہہ تِم حِصہٕ بناونہٕ ییٚتھٮ۪ن آرام سان اِناس اتھ منٛز سران ہیٚکہِ کٔرِتھ تہٕ ییٚتِت نہٕ أمِس سیاہس زووس کانٛہہ تہِ خطرٕ واتہِ ییٚلہِ زن سُہ امیُک مَزٕ آرام سان ہیٚکہِ تُلِتھ پنٛنہِ زوٗوُک خطرٕ واتہٕ رُستٕے تہٕ کٲشیٖرِ ہِنٛد تِمہٕ لُکھ یِم زن پنُن روزگار یِموٕے سیاہو پٮ۪ٹھ چھِ کماوان تِمو چھِ اتھ خٲطرٕ وارِیاہ سہوٗلیت وارِیاہ انتظام تھٲمٕتۍ کٔرِتھ زِ یِم زن ییٚتِکۍ سیاہ چھِ یِوان تِم چھِ تِمن اتھ منٛز تمہِ آیہِ سران کرناوان یا امہِ آبُک مَزٕ تُلنان ییٚمہِ سۭتۍ نہٕ تِہنٛدِس زُوس واتہِ خطرٕ کیٚنٛہہ بلکہِ زن ہٮ۪کن تِم امہِ آبُک وارِیاہ اَصٕل پٲٹھۍ مَزٕ تُلِتھ لُطف تُلِتھ تِمو ہسا چھِ آسان تھایہِ مَژٕ اُہنٛد سِیاہن ہِنٛدِ سران کَر نہٕ خٲطرٕ گۄڈنٮ۪تھٕے تِم جایہِ وِچتھ یِم زن نہٕ جان بہک جایہِ چھِ آسان کِہیٖنۍ نہٕ اگر ٲسۍ جہلِمٕچ کتھ کَرو یِتھَے پٲٹھۍ ہَسا ہیٚکہِ نہٕ اتھ منٛز کٕہٕنۍ تہِ ؤسِتھ یہِ سا چھُ وارِیاہ خطرناک جِہل یِوان مانٛنہٕ تہٕ تمہِ موٗجوٗب ہسا چھِ اتھ منٛز کیٚنٛہہ علاقہٕ تِتھۍ آمٕتۍ ژرانہٕ یِم زن اتھ سران کرنس خٲطرٕ وارِیاہ مُفید چھِ یوان لبنہٕ تہٕ اگر أسۍ ایٚمہِ چیٖزٕسۭتۍ وٕچھُو امہِ سۭتۍ ہسا چھِ سسٹنیٚبٕل ٹوٗرِزِم حظ یِوان بڑاو دِنہٕ یَتھ زن أسۍ کٲشِر پٲٹھۍ وَنان زِ یہِ سا چھِ تمہِ آے یِوان سیاہن خٲطرٕ بناو نہٕ یِمہٕ برٛونٛہہ کُن یہِ وَے پویہ یِنہٕ واجِنۍ چھِ تِم تہِ ہٮ۪کن امہِ چیٖزُک مَزٕ آرام سان تُلِتھ تِکیٛازِ امہِ سۭتۍ ہَسا چھُنہٕ یہِ آبن ہُنٛد آگُر چھُ آسن یا یِم آب چھِ آسان جیٖل چھِ آسان آرٕ چھِ آسان کۄلہٕ چھِ آسان امہِ سۭتۍ چھِنہٕ ہُم گنٛدٕ گَژھان کِہیٖنۍ لہزا یِم اتھ سیاہس سۭتۍ کران چھِ تِمن ہَسا چھِ اکھ زمدٲری بنان زٕ تِم وٕچھَن گۄنٮ۪تھٕے اتھ منٛز کُمۍ کُمۍ جایہِ چھِ تِم یِم زن محفوظ جایہِ چھِ تہٕ بیٚیہِ یُس یہِ آب اتھ منٛز وَسان چھُ یہِ چھا پوٗرٕ صاف کِنۍ یہِ چھُنہٕ صاف کِہیٖنۍ یا سَہ چھِ تِہنٛزٕے زمدٲری بنان امی سۭتۍ ہسا گَژھن کٲم یِم ہسا باقین ملکن ہِنٛدۍ سیاہ چھِ تِمن ہسا بَڑے یِمن چیٖزن پٮ۪ٹھ بروسہٕ تِم ہسا روزن یور یِوان تِم روزن امہِ چیٖزٕکۍ پانس فراہت بکچھان پانس خۄشی تُلان تہٕ یِم ییٚتِکۍ لُکھ چھِ أمۍ تہِ ہسا روزن آرام سان امہِ چیٖز پٮ۪ٹھ پنٛنُن روزگار کَماوان